نہ مےٚ چھَنہٕ وٕنیُک تانۍ کٕہٕنۍ سِنٛگَر لایِو وٕچھمُت نہ چھَس بہٕ کُنہِ لایِو جایہِ گٔمٕژ یَتیٚتھ کینٛہہ سِنٛگِنٛگ وَغیرہ چھِ آسان چَلان تہٕ مےٚ چھنہٕ اَتھ رِلیٹِڈ کہٕنۍ تہِ نہٕ ایفکٕسپیٖریَنٕس مےٚ چھُنہٕ کاہٕنۍ وٕچھمُت لایِو وٕنیُک تانۍ وۄنۍ اگر مےٚ کانٛہہ آسہِ لایِو وٕچھُن تہٕ بہٕ وٕچھن تیٚلہِ پاکِستانی سِنٛگٲرٕس اکھ زِ یِم مےٚ پسنٛد چھِ علی سیٹھی قُرَتُ العین بلوچ عاطف اسلم تہِ چھِ مےٚ اصل لگان یِم بہٕ لایِو یژھکھ وٕچھٕنۍ بیٚیہِ چھُ مےٚ لَگان اَکھ ہالی وُڈ سِنٛگَر یُس چھُ ایٚڈٮ۪ل سُہ چھُ مےٚ لَگان اَصٕل باقی فیورِٹ سِنٛگٲرٕس مَنٛز ہیٚکَکھ نہٕ بہٕ یِم ؤنِتھ کِہیٖنۍ کیٛازِ کہِ تِم چھِ مےٚ جگجیٖت سِنٛگھ چھ مےٚ ساروے کھۄتہٕ اَصٕل فیورِٹ سِنٛگَر مگر کیٛازِ کہِ سُہ چھُ وٕنکیٚنَس گُزریومُت تہٕ تٔمۍ سُنٛد ہیٚکہِ نہٕ لایِو تیٚلہِ وٕچھِتھ کِہیٖنۍ تہٕ سُہ اوس مےٚ واریاہ اَصٕل لَگان کیازِ کہِ سُہ اوس واریاہ اَصٕل غزلٕز گیٚوان مےٚ چھِ تٔمۍ سٕنٛدِ غزلٕز واریاہ پَسنٛد تہٕ علی سیٹھی تہٕ قُرَت العین بَلوچ تِمَن ہٕنٛدۍ تہِ چھِ مےٚ واریاہ اَصٕل سانٛگٕس لَگان یِم تِمو گیٚمٕتۍ چھِ کوک سِٹوڈیو وغیرہ تِم چھِ واریاہ اَصٕل علی سیٹھی چَنٛد کِتھاں سُہ چھُ مےٚ واریاہ اَصٕل لَگان تہٕ سُہ یَژھٕ بہٕ کہِ سُہ سانٛگ وٕچھ ہَن بہٕ سُہ لایِو زانٛہہ گیٚوان